کٲشیٖرِ ہِنٛدۍ لُکھ چھِ واریاہ اَصٕل پٲٹھۍ پَنُن کَلچَر یُس تِہُنٛد چھِ یُس رِواج چھِ ریٖتی رِواج چھِ یِہٕنٛز کَلچَر چھُ کٲشِرۍ لُکَن ہٕنٛدۍ رِواج یِم چھِ ییٚتہِ اَصٕل پٲٹھۍ مَناوان خاص کَر یُس یِمَن ییٚلہِ یِمَن عیٖد چھِ آسان کٲشرٮ۪ن لُکَن تمہِ ساتہٕ چھِ روٚپھ روٚپھ کَران عیٖد آے رَسہٕ رَسہٕ عیٖد گاہ وَسہٕ وٲے یہِ کٔشیٖرِ منٛز چھِ واریاہ اَصٕل کَلچَر اوسمُت کٔشیٖرِ ہِنٛدۍ لُکھ چھِ پَنُن کَلچَر یِمو چھِ ہمیشہِ کٔشیٖرِ کٲشریو پَنُن کَلچَر زِندٕ تھوٚمُت یَتھ منٛز یِمو خاص کَر پَنُن یُس کٲشِرۍ ہُنٛد رِوٲیتی ڈانَس چھِ یَتھ روٚپھ چھِ ونان یا بانڈٕ جٔشِن چھِ یہِ چھُ یِہُںٛد رِوٲیتی رِوٲیتی ڈانَس اَتھ منٛز چھِ یِم لُکھ کَران عیٖذ دۄہ یا کانٛہہ تہِ تہوار ٲسۍ تَن تمہِ دۄہ چھِ یِم روٚپھ کَران زٕ عیٖدٕ چھےٚ ؤرۍ یَس منٛز آسان تمہِ دۄہ چھِ ٹی وی یَن پٮ۪ٹھ یا گَرَن منٛز عیٖذ دۄہ یِوان یوٚہَے روٚپھ گِنٛدنہٕ عیٖد آے رَسہٕ رَسہٕ عیٖد گاہ وَسہٕ وٲے اگر أسۍ یہِ وا یِہُنٛد گٮ۪وُن مختلف گٮ۪وُن چھُ ییٚتہِ یُس تِم وَنہٕ وان ٹی وی یَن پٮ۪ٹھ چھِ آسان وَنہٕ وان گیٚوُن یا اگر کٲنٛسہِ خاندَر چھِ آسان زَنہِ تہِ چھِ آسان گیٚوان تہٕ مرٕد تہِ چھِ آسان گیٚوان بہٕ واریاہ مَزٕ چھِ یِوان ییٚلہِ أسۍ کٔشیٖریُک کٔشیٖریُک کَلچَر چھِ اَپناوان کٔشیٖرِ منٛز چھِ واریاہ واریاہو قٕسمٕکۍ یہِ چھِ رَنان واریاہ قٕسمٕکۍ وازوان رَنان مثلاً وازوان چھِ ییٚتہِ رَنان ییٚتہِ چھِ یُتھُے أسۍ سالَس چھِ گژھان ییٚتہِ چھِ واریاہ قٕسمہٕ چہِ ویٚرایٹی آسان موٗجوٗد وارہ وارے واریاہ قٕسمٕکۍ سِنۍ موٗجوٗد آسان مثلاً رِستہٕ چھِ آسان اَتھ گۄشتاب چھِ آسان یَکھٕںۍ چھِ آسان میٚتھِ ماز چھِ آسان کَباب چھِ آسان سَلات چھِ آسان بَٹہٕ ژیرٕ چھِ آسان ییٚتِکِس وازوانَس چھِ واریاہ مَزٕ لَگان کھیٚنَس تہٕ أسۍ چھِ اَصٕل پٲٹھۍ پَنُن یُس یہِ کَلچَر چھِ أسۍ چھِ یہِ اَصٕل پٲٹھۍ یہِ سٮ۪لِبرٛیٹ کَران اَصٕل پٲٹھۍ مَناوان یا یِم تہِ اَسہِ یِم تہِ اَسہِ یِم تہِ نیشنَل پارکٕس چھےٚ یِم تہِ اَسہِ یِمہٕ فارٮ۪سٹ ایریا چھِ جنٛگلاتی ایریا چھِ تِم چھِ أسۍ اَصٕل پٲٹھۍ بَچاوان تِکیٛازِ سُہ چھِ سٲنِس کَلچَرَس منٛز یِوان تہٕ اَسہِ پزَن یِم تہِ جنٛگلی یِم تہِ وایلڑٕ لایف سٔنچِریز چھےٚ یا جنٛگلی جاناوارَن ہٕنٛدِ خٲطرٕ یِم بَناونہٕ آمژٕ چھےٚ وایلڑٕ لایف سنچِریٖز تِم پَزَن اَسہِ اصۭل پٲٹھۍ تِہٕںٛز رٲچھ تہٕ راوَٹھ کَرٕنۍ یہِ چھِ سٲنِس کَلچَر ۂرِٹیجَس منٛز آمُت وَننہٕ